مےٚ اَنیو وی ایل سی سی یُک سنسکرین میٹ سنسکرین دۄن ہَتن تہٕ تٕرٛہن سُہ چھُ واریاہ زیادٕ اَصٕل بیٚیہِ چھُ تَتھ سُہ چھُ کَم سٕے تہٕ زیادٕ درٛوگ تہِ چھُنہٕ کیٚنٛہہ سُہ چھُ دۄہَس پیوان اَکہِ لَٹہِ مَتُھن تہٕ تَمہِ سۭتۍ تاپھ واپھ سۭتۍ کِہینۍ تہِ گژھان ٹین وین نہٕ بِلکُل تہِ کِہینۍ گژھان اِنسان اَگر صبُحس نیرِ شامَس ییہِ دۄہَس اِنسان اَکہِ دۄیہِ پھِرِ مَتُھن کیٚنٛہہ سُہ چھُ بیٚیہِ واریاہ زیادٕ ہلکہٕ باسان بٔتِھس پٮ۪ٹھ باسان کیٚنٛہہ بٔتھِس پٮ۪ٹھ چھُ کیٚنٛہہ موٚتھمُت نہ سُہ چھُ واریاہ ہلکہٕ باسان بیٚیہِ اَگر اِنسان بُتھ تہِ چھلہِ سُہ چھُنہٕ سُہ بِلکُل تہِ نیبر نیران کیٚنٛہہ سُہ چھُ واریاہ زیادٕ اَصٕل سُہ چھُ تھوڑا روزان بٔتھس پٮ۪ٹھ یہِ چھُ واریاہ اَصٕل پروڈکٹ وی اٮ۪ل سی سی یُک میٹ سَن سنسکرین